السلام علیکم ورحمتہ اللہ وبرکاتہ تُہۍ چھِو حظ تابِش ریسٹورنٛٹ پٮ۪ٹھ أسۍ حظ چھِ شُپین پٮ۪ٹھ اَسہِ چھُ پَگہہ خٲطرٕ آرڈر دیُن آرڈر چھُ یہِ کہِ اَسہِ چھِ پانٛژھ پَلیٹ بِریانی پانٛژھ چِکن پیٖس پانٛژھ چھِ اسہِ رِستہٕ پانٛژھ چھ اسہِ کَباب پانٛژھ چھِ اَسہِ یخنہِ پیٖس نِنۍ تہٕ مَگر اَمہِ خٲطرٕ چھُو تۄہہ تھاوُن کیٚنٛہہ اَمیکۍ کَنٹینرَس تھٲیٚزیٚو تھوڑا اَصٕل پَہم تہٕ تِکیازِ کہِ یہِ چھُ واریاہ تھوڑا دوٗر واتناوُن اَسہِ اَسہِ چھُ گژھُن پگہہ فیملی ٹرپ خٲطرٕ پہلگام سایڈس یہِ چھُ تھوڑا لیٹ پہمتھ کھٮ۪وٚن تَتہِ اَمہِ موٗجوٗب گژھِ تیٖتِس ٹایمَس تھوڑا رُکُن یہِ گژھِ نہٕ گژھُن اٮ۪کٕسپَیر کیٚنٛہہ اَگر تۄہہ کنٹینرَن منٛزٕے تھٲوو تیٚلہِ تھٲیٚزیٚو یہِ اَصٕل پٲٹھۍ الموٗنِیم فویلہِ سۭتۍ ریپ کٔرِتھ تاکہِ اَتھ نیرِ واریاہ ٹایم اَگر نہٕ تہِ پاسِبٕل گژھِ تیلہِ ہٮ۪کو أسۍ ہاٹ کیس وغیرہ یوڑے دِتھ یا اَگر تۄہہ اوڑے تہِ ارینٛج گژھِ نو أسۍ ہٮ۪کو تَمِکۍ چارجز اٮ۪کٕسٹرا دِتھ یہِ گژھِ اَسہِ واریاہَس ٹایمَس ہاٹ روزُن بیٚیہِ گژھِ یہِ روزُن اَسہِ تیٖتِس کالَس گژھِ یہِ روزُن یہِ گژھِ نہٕ اٮ۪کٕسپَیر گژھُن کیٚنٛہہ تہٕ اَسہِ لَگہِ تھوڑا ٹایم أسۍ ہٮ۪کو یہِ واریاہ لیٹ تہِ کھٮ۪تھ تتہِ اَمہِ موٗجوٗب چھُ اَسہِ پگہہ خٲطرٕ یہِ آرڈر تھاوُن آرڈر گژھِ اَسہِ پگہہ سَتھ بَجے تَیار آسُن تہٕ أسۍ واتو پگہہ تٔتۍ سٕۍ تہٕ باقٕے یہِ تہِ کیٚنٛہہ آسہِ تِم چارجٕز دِمو أسۍ تورٕ یِوُن یا کَرو أڈۍ پے مینٛٹ کَرو أسۍ تَمہِ ساتہٕ أڈۍ ۂن پےمینٛٹ کَرو أسۍ تورٕ یِوُن واپَس ییٚنہِ وِز